ڈِسٹرک کۄپوارہَس منٛز چھِ اَکھ چھُ مین ڈِسٹِرٛک کۄپواراہَس منٛز یُس مین ہاسپِٹَل چھِ سُہ چھِ کۄپواراہَس منٛز ڈِسٹرک ہاسپِٹَل کۄپوارہ سَب ڈِسٹرک ہاسپِٹَل چھُس ییٚتہِ ہَنٛدواراہَس منٛز تہٕ امیُک چھُ واریاہ زیادٕ اَصٕل کٲم کَران اَتہِ چھِ واریاہ سٲری کیٚنٛہہ فیسَلٹیٖز چھِ ایویلیبٕل اَتہِ وونۍ گوٚو ییٚمہِ ساتہٕ کانٛہہ پیشَنٛٹ اَسہِ تیُتھ سیٖریَس کہِ تٔمِس ہٮ۪کَنہٕ تِم تَتہِ علاج کینٛہہ تٔمِس چھِ تِم سری نگر کَرٕنۍ ریفَر مَگَر یِم باقٕے سٲری فیسَلٹیٖز چھِ تِم چھِ اَتھ ہوسپِٹَلَس منٛز اٮ۪ویلیبٕل بیٚیہِ یِم اَتہِ یِم چھِ یِم اَتہِ مطلب یِم کٲم اَتہِ کَران چھِ ہوسپِٹَل تِم چاہے نٔرسٕز چھِ ڈاکٹَر چھِ تم چھِ واریاہ اَصٕل تٕم چھِ واریاہ زیادٕ پیشَنٹَن کِیَر کَران اَصٕل پٲٹھۍ چھِ کٲم کَران ییٚمہِ ساتہٕ پٮ۪نٛڈیمِک گوٚو تمہِ ساتہٕ کیٛاہ کٔرٕکھ تِمو کٲم تَمہِ ساتہٕ کٔرٕکھ ہاسپِٹَل فیسَلٹیٖز یِم چھِ تِم آسہِ واریاہ اَصٕل لوٗکَن خٲطرٕ اوس کورَنٹیٖن سِسٹَم اَصٕل مطلب لوٗکَن خٲطرٕ گوٚو علاج تہٕ واریاہ زیادٕ اَصٕل پٲٹھۍ یِم نٔرسٕز آسہِ تِمو کوٚرُکھ واریاہ کٲم یِم ڈاکٹر آسہِ تِمو تہٕ کٔرٕکھ دۄہ راتھ کٲم تہٕ مطلب اَصٕل ہیٚلٕتھ کِیر فیسَلٹی چھِ گوپوارَس منٛز اَصٕل